مےٚ حظ اَننایے اونیَن اویِل تکیازِ مےٚ اوس بوٗزمُت اونین اویِل اَگر اِستعمال کَرو تَمہِ سۭتی اَگر نہٕ کٲنسہِ مَس زیٹھان آسہِ تَمہِ سۭتۍ چھُ مَس اَصٕل پٲٹھۍ زیٹھان یا اَگر کٲنسہِ مَس نیٖرِتھ آسہِ ژَلان تٔمِس چھُ سُہ رُکان اَگر سُہ اونیَن اویِل اِستعمال کَرِ تہٕ مےٚ تہِ حظ اَننایے امی موٗجوٗب تِکیازِ یِم مےٚ فرینڈ آسہٕ آز تِمو اوٚن ساروی یِہوے دوٚپُکھ اَسہِ اوٚن اونین اویِل اَسہِ گے تَمہِ سۭتۍ واریاہ فرق یعنی اَسہِ زیٹھیو مَس تہِ اَسہِ اوس مَس نیٖرِتھ اوس ژَلان سُہ تہِ رُکیو اَسہِ امہِ سۭتۍ تہٕ وۄنۍ حظ اَننایے مےٚ تہِ مےٚ دوٚپ مےٚ تہِ گژھِ فرق تِکیازِ مےٚ تہِ چھُ مَس ژَلان واریاہ زیادٕ نیٖرِتھ تہٕ مےٚ حظ اَننو مَگر مےٚ گے آز تقریٖبَن تَتھ زٕ ترے یِم رٮ۪تھ اِستعمال کران یعنی دوٚیو تریو رٮ۪تو پٮ۪ٹھٕ ووت مےٚ اونیَن اویِل مَتھان مَگر مےٚ باسیو نہٕ تَتھ منٛز تیُتھ اَثرا کِہینۍ تہِ ییٚمہِ آیہِ میٲنۍ فرنڈٔس وَنان آسہٕ دَپان آسہٕ اَسہِ زیٹھیو مَس مَگر مےٚ باسان مےٚ چھُ مَس تیُتھُے یُس مےٚ اوس گۄڈٕنیتھ مےٚ باسیو نہٕ سُہ پروڈَکٹ ٹھیٖک کِہینۍ تہِ تِکیازِ مےٚ گٔے نہٕ کِہینۍ تہِ فرق نہ زیٹھیو مےٚ مَسٕے تہٕ یُس مےٚ بیٚیہِ مَس ژَلان اور نیٖرِتھ سُہ چھُ مےٚ برابر تِتھٕے کَنۍ ژَلان یِتھ کَنۍ ژَلان اوس یعنی سُہ چھُنہٕ ٹھیٖک کِہینۍ تہِ یعنی یوتام مےٚ پَنُن اٮ۪کٔسپیرمینٹ کوٚر یعنی میانہِ حِسابہٕ چھُنہٕ اونیَن اویِل ٹھیٖک کِہینۍ تہِ تِکیازِ مےٚ چھُ واپَس تِتھٕے کَنۍ مَس تہِ ژَلان نیٖرِتھ نہ زیٹھیو مےٚ مَس نہ زیٹھیو مےٚ کیٚنہہ